کۄلگامہِ چھُ واریاہ اصٕل صحتُک اِنتظام ییٚتہِ چھِ واریاہ اَصٕل ڈاکٹر نٔرسہٕ تہٕ بیٚیہِ باقٕے سِٹاف ییٚتہِ چھِ ہسپَتالَن منٛز باتھروٗم ہر کانٛہہ فیسلٹی دٔستِیاب اَتھ چھُ گورمِنٹ ڈسٹرکٹ ہاسپِٹل کۄلگوم ناو ییٚتہِ چھِ تمام ٹیسٹ گژھان یِتھۍ کٲٹھۍ زَن یو ایس جی کے ایف ٹی ایل ایف ٹی الٹراساؤنڈ ییٚتہِ چھِ یِم سٲری ٹیسٹ گژھان ییٚتہِ چھِ میڈکٕل دُکان تہِ واریاہ اَصٕل ییٚتہِ چھُ واریاہ اَصٕل دوہ تہِ بَنان ییتِکۍ ڈاکٹر چھِ واریاہ اَصٕل تِمۍ چھِ پَنٕنٮ۪ن مٔریٖزَن واریاہ اَصٕل پٲٹھۍ وُچھان تِم چھِ پَنٕنٮ۪ن مٔزیٖزَن اَصٕل پٲٹھۍ دوہ دِوان تِم چھِ نہٕ باقٮ۪ن ہٕنٛدۍ پٲٹھۍ کیٚنٛہہ